کٔشیٖرِ مَنٛز چھِ دُنہٕچہٕ جایہِ یِم وٕچھِنۍ لایق چھَ ایٚپاٹ فرام گُلمرگ پہلگام سۄنمرٕگ دۄد پٔتھری تہِ چھِ امہِ مَزیٖد تہِ چھِ ییٚتہِ دُنہِچہٕ جایہِ ییٚمیُک نہٕ ناو تہِ وٕنیُکھ تام کٲنٛسہِ بوٗزمُتُے آسہِ یا بوٗزمُت تہِ آسیٚکھ مَگَر تور چھُ نہٕ وٕنہِ تیوٗتاہ ایٚکٕسپوجَر لُکَن ہُنٛد تہِ کِہیٖنۍ بانٛگَس ویلی چھِ جاے اکھ بانٛگَس ویلی چھِ یِوان کۄپوارِ کِنۍ سُہ چھُ واریاہ بوٚڈ میٖڈو چھُ واریاہ واسٹ میٖڈو تہٕ یُس وٕنہِ واریاہ اَن ایٚکسپلورڈ چھُ تور چھُ نہٕ خاص وٕنہِ لُکَن ہُنٛد تہِ گَژھُن یُن کینٛہہ تہِ اَلبَتہ وۄنۍ وۄنۍ ہیٚوتُن تور لُکَن ہُنٛد لوکَل یِم کٔشیٖر ہٕنٛد لُکھ چھِ تِم ہیٚتِنۍ وۄنۍ وۄنۍ تور واتٕنۍ تہٕ ٹورسٹ چھِ نہٕ وٕنہِ خاص تور کُن گَژھان کینٛہہ کیازکہِ تِمَن چھُ نہٕ توکُن وٕنہٕ خاص بوٗزمُت تہِ کِہیٖنۍ نہٕ نہَ چھِ تِمَن ٹریول ایٚجَنٛٹ وٲلۍ تور نِوان تہِ یِتھے پٲٹھۍ چھِ بیاکھ جاے توسہ میدان توسہ میدان بَڈگام کِن ٲرزَل بَڈگام کِن ٲرزَل بَڈگام تہِ چھُ واریاہ اَصل وِلیج اکھ وٕچھُن لایق وِلیٚج نیچرَل بیوٗٹی اَصل تَپٲری چھِ یِوان جاے اکھ توسہٕ میدان توسہٕ میدان تہِ چھُ بوٚڈ میٖڈو اکھ اَلبَتہَ ییٖژاہ ہٕن چھِ تَتھ وٕنہِ چھُ نہٕ تَتھ روڈ ایٚکسیٚسبلٹی چھِ نہ تَتھ خاص کینٛہہ تَتھ چھُ روڈ واریاہ خَراب فور باے فور گٲڑۍ چھِ مُشکِلے تَتھ کھَسان تمہِ وَجہَ سۭتۍ چھُ نہٕ تور وٕنہِ ہیٚکان وٲتِتھ زیادٕ کٕہٕنۍ تہِ اَلبَتہَ ییٚلہِ واتان چھِ تور تہِ واریاہ بیوٗٹِفُل چھُ واریاہ سریٖن چھُ سُہ ہیٚرِ وٕچھُن لایق جاے چھَ اَصل جاے چھےٚ یَپٲرۍ اَگَرے أسۍ گَژھو بابا رِشی سایڈٕ ٹَنٛگ مرٕگ سایڈٕ تَپٲرۍ چھُ شرنٛز شرنٛز چھےٚ جاے تور تہِ چھُ نہٕ خاص وٕنہِ لُک واتان کِہیٖنۍ نہٕ یِتھے پٲٹھۍ چھِ شُپیَن سایڈٕ اگر أسۍ گَژھو پیٖر کی گلی چھُ سۄ تہِ چھےٚ واریاہ اَصل جاے تور تہِ پَزِ ٹوٗرسٹَن گَژھُن سۄ تہِ چھِ زَبَردَس جاے تَتھ تہِ چھُ واریاہ اَصل نیچرَل بیوٗٹی واریاہ بیوٗٹِفُل چھُ سُہ تہِ اِتھے پٲٹھۍ چھِ واریاہ واریاہ جایہِ بیٚیہِ یِم اَسہِ ایٚکسپلور پَزَن کَرنہِ بیٚیہِ چھِ یِمے لیک وغیرہ یِوان پرو گلیشیٚر لیک یِمَن زَن أسۍ وَنان چھِ ایٚلپاین لیکٕس تِم تہِ چھِ ییٚتہِ واریاہ کٔشیٖر مَنٛز گَنٛگبَل چھُ تار سَر مار سر تُلین شیٖشناگ کونٛسَر ناگ چھُ یِم ایٚپاٹ فرام فیمَس پلیسِس اَسہِ پَزَن یِم جایہِ تہِ ایٚکسپلور کَرنہِ کیازِ کہِ یِم تہِ چھِ وٕچھِنۍ لایق جایہِ واریاہ واریاہ وٕچھِنۍ لایق جایہِ چھِ یِم تہِ